یُوٚتان کِتابَن ہُنٛد سوال چھُ توٚتان چھِ مےٚ واریاہ کِتاب یِم مےٚ پسنٛد چھِ یِم مےٚ پسنٛد چھِ تَتھ منٛز چھِ یِوان جَنرَل نالَیج ہٕنٛز خٲطرٕ چھُ تُرُن گویَل سٕنٛز کِتاب سۄ چھِ مےٚ واریاہ زیادٕ پسنٛد تِکیٛازِ سۄ چھِ أکِس لۄکٹِس لۄکٹِس پَیج کمَن کمنٕے پَیج یِم ورکَن منٛز چھِ سۄ دِوان واریاہ زیادٕ اِنفارمَیشَن اور تَمہِ پَتہٕ چھِ مےٚ بَیٚاکھ اَکھ بُک پسنٛد سۄ گٔے مَیٚتھامیٹِکل فَنٛڈامَنٛٹلٕز آف مَیتھِمَیٹِکَل سٕٹَیٚسٹِکٕس یُس مےٚ پَنٛنِس پی جی یَس پی جی کِس دورَانَس چھِ پٔرمٕژ اور یۄس یہِ بُک یہِ چھِ واریاہ زیادٕ اصل اتھ منٛز چھِ اسہِ سارنٕے کوسچَن ہُنٛدَن سوالَن ہُنٛد اصل پٲٹھۍ جواب ملان اور أسۍ چھِ ہؠکان یہِ ییٚمِس اگر أسۍ یہِ بُک ہؠکو پٔرِتھ أسۍ ہؠکو کانٛہہ تہِ اؠگزام ٹھیٖک ٹھاک یُس تہِ سٕٹَیسٹِکس منٛز چھُ گژھان سُہ ہؠکو أسۍ آرام سان کالِفاے کٔرِتھ اور یہِ چھِ أکِس اَصٕل سہل لَنٛگویج منٛز یہِ بُک لَیکھِ لَیکھِتھ امہِ پَتہٕ چھُ موٗوِی ہُنٛد سوال سۄ موٗوِی چھُ مےٚ اَکوے پَسنٛد سۄ گٔے تِھرِی ایٖڈیٹٕس تَتھ منٛز چھُ اِنسان یِہوے چیٖز ہَیٚچھان زِ اِنسان چھُنہٕ کانٛہہ تہِ اورٕ آسان خۄداے سٕنٛدِ طرفہٕ نَیٚچرٕ سٕنٛدِ طرفہٕ قٲبِل کینٛہہ بٔلکہِ پننہِ محنتہٕ سۭتۍ پننہِ لگنہٕ سۭتۍ ہیٚکہِ اِنسان کینٛہہ تہِ کٔرِتھ یتَھ زِنٛدَگی منٛز اور بیٚیہِ گژھِ بیٚیہِ چھُ مےٚ یہِ چیٖز تہِ تَتھ منٛز ہیٚوچھمُت زِ اِنسانَس گژھِ نہٕ زٕہٕے پَرٛیٚشَر کَرُن زِ سُہ سُہ بَنہِ یہِ چیٖز سُہ کَرِ یہِ چیٖز سُہ کَرِ فلٲنۍ چیٖز اِنسانَس گژھِ تی یُن تہٕ اِنسان گژھِ تٔتھۍ چیٖزَس پَننہِ جایہِ پَرٛیفرَنٕس دِیُن پَننہِ جایہِ اہمِیَت دِیُن یُس چیٖز تٔمِس أنٛدرٕ ینٛدرٕ یژھ کرُن یعنے کہِ ییٚمِس یتھ تتھ یتھ چیٖزس پؠٹھ زیادٕ مہارت آسہِ یعنے کہِ لگان آسہِ تتھ چیٖزس پؠٹھ انسان گژھِ سُے سُے چیٖز کرُن یِم چیٖز چھِ مےٚ اَتھ منٛز اور سۄ چھِ دِوَان سانؠن یُس نوجوان چھِ اور سانؠن پَیرَنٛٹَن چھِ سۄ واریاہ اصل مَٮ۪سَیجٕز دِوَان پَنٛنؠن شُرؠن مُتلِق پتہٕ روٗد ٹی وی شو ٹی وی شو اوس مےٚ اکوے ٹی وی شو پَسنٛد تتھ اوس ناو تَتھ اوس ناو ہم آپ کے ہے کون اور تَتھ منٛز اوس یِہوے زِ یِہُے بَچپَنُک سٕٹورِی وٕٹورِی اور یِمٕے چیٖز چھِ مےٚ اتھ منٛز پسنٛد باقٕے